سلام علیکُم مےٚ کَریو ایٚمَیزان پٮ۪ٹھ اَکھ کُرتہٕ آرڈَر مگر سُہ ووت مےٚ واریاہ اَصٕل مےٚ اوس سونٛچمُتے کہِ مےٚ واتہِ سُہ تیوٗتاہ اَصٕل لیکِن خۄدایَس کُن شُکُر سُہ آو مےٚ واریاہ اَصٕل تمیُک یُس پٲیجام اوس شَلوار اوس تَتھ یَزار اوس تَتھ سُہ اوس تتھ واریاہ زیادٕ بہتر تَتھ اوس واریاہ اَصٕل لیس ٲس تَتھ لٲگِتھ بیٚیہِ اوس تَتھ ٹیپ ترٲیِتھ واریاہ زیادٕ اَصٕل مگر واریاہ چیٖز چھِ تِم یا یِم نہ اَصلٕے چھِ آسان تہٕ مے ٲس نہٕ اُمیدٕے تھٲومٕژ مےٚ واتہِ یہِ چیٖز یُتھ لیکِن مےٚ ووت یہِ چیٖز واریاہ زیادٕ اَصٕل اَتھ یُس یِتھ کٔنۍ مےٚ یژھمُت اوس تِتھ کٔنۍ ووت مےٚ تیوٗتاہ اَصٕل ووت مےٚ یِتھ کٔنۍ یہِ ہومُت اوسکھ تَتھ فوٹوَس پٮ۪ٹھ ایٚمَزانَس پٮ۪ٹھ مےٚ ووت یہِ بَرابَر تِتھُے تہٕ بیٚیہِ اوس اَتھ ٹیب ٲسۍ ترٲیِتھ سۄ تہِ چھِ اَتھ واریاہ اَصٕل ترٲیِتھ بیٚیہِ چھِ سِٹال تہِ چھِس سۭتۍ واریاہ اَصٕل ڈُپَٹ یُس آسان چھُ سۭتۍ سُہ تہِ چھُس مےٚ اَتھ واریاہ اَصٕل سۭتۍ تہٕ بیٚیہِ چھُ یہِ اَتھ یِم ڈِزاین چھِ أنٛدۍ أنٛدۍ کٔڑِتھ تِم تہِ چھِ اَتھ واریاہ زیادٕ اَصٕل کٔڑِتھ تہٕ بہٕ چھَس یژھان بہٕ کَرٕ ہہ وَنۍ اَمہِ پٮ۪ٹھ اَصٕل اَصٕل چیٖز سٲری آرڈر تِکیازِ تہِ مےٚ گوٚو یہِ واریاہ زیادٕ خۄش بیٚیہِ اَگر بَدل کانٛہ تہِ یژھِ کَرُن سُہ ہیٚکہِ أمۍ پٮ۪ٹھ آرڈر کٔرِتھ تِکیازِ اَتھ یِم چیٖز یِم یِم چھِ واریاہ زیادٕ اَصٕل یِوان تہٕ یُس یہِ وَنۍ کَرٕ بہٕ اَمہِ پٮ۪ٹھ بیٚیہِ بَدل کانٛہہ فِراق یَتھ یَزار تہِ آرڈَر تِکیازِ مےٚ گٔے یم واریاہ زیادٕ خۄش اَتھ ٲسِکھ واریاہ زیادٕ اَصٕل سۄ پاکِستانی ٹایپَس پٮ۪ٹھ سۄ لیس تہِ لٲجمٕژ تہٕ بیٚیہِ اوس یہِ اَصٕل بَرابَر میجَرمینٹَس تہِ مےٚ اوٚن آمُت برابر میجَرمینٹٕس بیٚیہِ چھُ مےٚ اَتھ یُس یہِ کھٚل ووٚل چھُ یہِ تہِ چھُ یہِ اَصٕل اَتھ چھُنہٕ کٕہٕنۍ گژھان پرابلِم لاگنَس منٛز اَتھ چھنہٕ کٕہٕنۍ سَختی یِوان لاگنَس منٛز تہِ نہ یہِ چھِ واریاہ زیادٕ اَصٕل تہٕ مےٚ بہٕ گٔیَس واریاہ زیاد خۄش یُس مےٚ یہِ آرڈَر کوٚر أمۍ پٮ۪ٹھ آز گۄڈٕنِچ لَتہِ یُس کَرے مےٚ آرڈَر أمۍ پٮ۪ٹھ یہِ چھُ واریاہ زیادٕ اصٕل مگر مےٚ اوس بوٗزمت اَتھ پٮ۪ٹھ چھِنہٕ اَصلٕے یِوان باقٕیَو یِمَو تہِ کورمُت اوس تِمَن اوس نہ کِہیٖنۍ تم ٲسۍ ونان سٲری نہ أمۍ پٮ۪ٹھ چھِنہٕ اصٕلٕے یِوان أمۍ پٮ۪ٹھ چھِنہٕ اصٕلٕے یِوان لیکِن مےٚ دۄپ بہٕ کَرٕ ٹرٛاے اَکہِ لَٹہِ کیُتھ چھِ یِوان مگر بہٕ گٔیَس واریاہ زیاد خۄش مے گٔے أمِکۍ چیٖز واریاہ زیاد پَسنٛد تہٕ بہٕ چھَس یَژھَان وٕ کَرٕہہ بہٕ أمۍ پٮ۪ٹھ بدل کانٛہہ چیٖز تہِ آرڈَر باقٕے اَگر یژھان آسہِ کانٛہہ آرڈَر کَرُن سُہ ہیٚکہِ اَمہِ پٮ۪ٹھ کٔرِتھ اَتھ پٮ۪ٹھ چھِ واریاہ زیادٕ چیٖز نیران کُرتہٕ وَرٲے چھِ اَتھ پٮ۪ٹھ کِچنٕۍ چیٖز تہِ آسہٕ نیران کِچنک منٛز یِم تہِ چیٖز مَنجول چھِ لگان یا چَمچہٕ چھِ لگان یا تَتہِ چھُ بَدَل کانٛہہ چیٖز لَگان یِم باتھروٗمٕکۍ سامان باتھروٗمَس مَنٛز تہِ اگر کانٛہہ چیٖز آسہِ بَکار سُہ تہِ چھُ نیران اَتھ پٮ۪ٹھ اَتھ پٮ۪ٹھ چھُ ہر کانٛہہ سامان نیران اَگر کینٛہہ تہِ آسہِ کَڑُن اَمہِ پٮ۪ٹھ یا اَگر بٕتھِس خٲطرٕ چھِ کریٖم ویٖم آسان اَنٕنۍ یا بَدَل کانٛہہ چیٖز چھِ آسان اَنٕنۍ یا بیٹری چھِ أسۍ وٕچھان تِم چھِ أسۍ اَنان یا اَگر اَتھ پٮٹھ بَدل کانٛہہ چیٖز چھُ آرڈَر ہٮ۪کان کٔرِتھ سُہ تہِ چھِ کَران تہٕ پَلو تہِ چھِ اَتھ پٮ۪ٹھ واریاہ زیادٕ اَصٕل یوان چَپلہِ چھِ یِوان بوٗٹھ چھِ یِوان اَتھ پٮ۪ٹھ چھِ یِوان پریٚتھ کانٛہہ چیٖز واریاہ اَصٕل تہٕ بہٕ گٔیَس واریاہ خۄش پَنُن یہِ گۄڈٕنیُک آرڈَر أمۍ پٮ۪ٹھ رٔٹِٹھ تہٕ وٕ کَرٕ بہٕ أمۍ پٮ۪ٹھ سٲری چیٖز آسہٕ بہٕ ؤنۍ أمۍ پٮ۪ٹھ کران آرڈَر تِکیٛازِ أمۍ سۭتۍ چھِ اِنسان وقت تہِ چھِ بچھان تھوو آرڈَر کٔرِتھ پتہٕ چھِ واتان سُہ گیٹَس تَل نِشَن چھُ واتان تہٕ پتہٕ چھُ آسان رَٹنُے یوتَن پتہٕ چھِنہٕ آسان کٔہٕنۍ پرٛابِلم رَٹَس مَنٛز صرف چھِ آسان اَکھ چھُ أمۍ سۭتۍ ٹایم تہِ بَچان سورُے کینٛہہ چھُ بَچان گَرم سَمَر گَرم آسہِ پَتہٕ چھُ ہیٚکان اِنسان بازَر نیٖرتھ کَران چھِ أمی پٮ۪ٹھ آرڈَر یہِ چھِ یِوان دۄن ترٛیٚن دۄَہَن اَنَدَر اَنَدَر چھُ یہِ یِوان مےٚ تہِ اوس یہِ کوٚرمُت دۄیہِ ترٛےٚ دۄہ برونٛہہ آرڈَر تہٕ وَنۍ آو مےٚ یہِ آز بَس زٕے ترٛےٚ دۄہ لگٕۍ مےٚ اَتھ تہٕ بیٚیہِ اوس یہِ واریاہ زیادٕ اَصٕل یُس کَلَر مےٚ آرڈَر اوس کوٚرمُت سُے کَلَر اوس اَتھ برابر آمُت تہٕ وَنۍ چھَس بہٕ یَژھ ان کٔرٕس بہٕ یِمَو ایٚمَزان والیو واریاہ زیادٕ خۄش بہٕ چھَس آسان وٕ کران أمۍ پٮ۪ٹھ سٲری چیٖز آرَڈَر یُس گۄڈنیُکے آرڈَر اوسُ ووتمُت مےٚ یوٗتاہ اَصٕل سُہ ووت مےٚ یوٗتاہ زیادٕ بہتر ووت مےٚ یہِ گۄڈٕنیُک آرڈَر تہٕ مےٚ وٕ کَرٕ بہٕ أمی پٮ۪ٹھ سٲری چیٖز آرَڈر یِم تہِ مےٚ کَرٕنۍ آسَن آسان بَدل کانٛہہ چیٖز اَگر مَستَس خٲطرٕ تہِ آسہِ کانٛہہ کریٖم کَرٕنۍ آرڈَر سۄ تہِ چھِ یِوان اَمہِ پٮ۪ٹھ یا مَستَس آسان یِم یہِ یِمو سۭتۍ مَس چھُ بَناوان پٕلین تمہِ خٲطرٕ چھِ یِوان مِشیٖن تِمو تِم تہِ چھِ یِوان اَتھ پٮ۪ٹھ آرڈَر کَرنہٕ تِم تہِ چھِ واتان واریاہ اَصٕل تِکیازِ تہِ وۄنۍ چھَس بہٕ یَژھان بہٕ کَرٕہا تِم چیٖز تہِ آرڈَر تکیازِ مےٚ ٲسۍ واریاہ چیٖز بَکار مگر مےٚ ٲس نہٕ ییٖژاہ اُمید کہِ ییٖتیاہ اَصٕل واتان اَتھ پٮ۪ٹھ چیٖز تہٕ وَ کَرٕ بہٕ امی پٮ۪ٹھ آس بہٕ وَنۍ آرڈَر واڈَر کَران سورُے تاکہِ مےٚ آسہِ ٹایم تہِ بَچان اَمہِ سۭتۍ تہِ بیٚیہِ اَگر گَرمَس مَنٛز تہِ چھُ گَرم گژھان واریاہ زیادٕ نٮ۪بَر بازَر گژھنہٕ سۭتٮ۪ن تَتہِ چھُ پَتہٕ لگان ٹایَم تَتہِ چھُنہٕ ہُہ کَلَر تہِ نیران یہِ کَلَر تہِ اَتھ پٮ۪ٹھ چھِ سٲری کَلَر نیران یُس کَلَر خۄش گژھِ سُہ کَلَر چھِ ہٮ۪کان أنِتھ سایِز چھِ یِم اورَے ہاوان فِٹنٛگہِ اگر آسہِ کھُل آسہِ ہا بَکار یا کینٛہہ آسیا بَکار سُہ تہِ چھِ یِم اورَے ہاوان تہٕ امہِ پٮ۪ٹھ پَز آسَن آز بہٕ وۄَنۍ سٲری آرڈَر کَران بیٚیہِ کٔرٕس بہٕ یِمو یہِ گۄڈٕنیُک آرڈَر رٔٹِتھ واریاہ زیادٕ خۄش تہٕ بہٕ چھَس یِمَن خٲطرٕ ییٚمہِ خٲطرٕ شُکُر گُزار واریاہ زیادٕ